ٲں بونٛٹھ ٲسۍ گل بونٛٹھ ٲسۍ گلبس کالس حظ اگر نہٕ یہِ کِہرِس یہِ کِہرِس آب نَرِ سۭتۍ تتھ اوس لگان وارِیاہ ٹایِم وُنٛکیٚن چھُ واریاہ آسان وُنٛکیٚن چھُ اومُت موٹر تتھ چھِ پیٚوان پایپ ترٛٲو گۄڈٕ پیٚوان یہِ موٹرس پیٚوان ترٛاوُن گۄڈٕ یہِ پمپ پمپَس پیٚوان موٹر لاگُن پتہٕ پیٚوان تار وار تتھ جوڈٕنۍ تہٕ پٮ۪ٹھہٕ لگٲو کیسِنٛگ بس کھوڈ کیٛاہ ہیٛور تہٕ ٲں لاجہِ کیٛاہ پایپہٕ بس پٮ۪ٹھ کیٛاہ ترٛٲو کیسِنٛگ تتھ مںٛز کھوڈ کیٛاہ آب تہٕ بیٚیہِ کیٛاہ سا ٲں وُنٛکیٚن چھُ سُے آسان بونٛٹھ اوس واریاہ سکھ نرِ سۭتۍ آب کڑُن وُنٛکیٚن چھُ آسان سُے سُہ ییٚلہِ سارنٕے آیہِ تَمے سۭتۍ سہوٗلیت آیہِ تَمے سۭتۍ بونٹھ ٲس بیٚیہِ سختی آسان بونٛٹھ اوس نہٕ ہیٚکان موٹر اِنسان أنتھٕے وُنٛکیٚن چھِ آسٲیش سارنٕے پتہٕ چھِ اسہِ پیی یوت ییٚلہِ ہیٛور چھِ کھاڈان پتہٕ کیسِنٛگ تتھ جوڑان پتہٕ چھِ ہیٛور ییٚلہِ آب کھسہِ نَہ ییٚمہِ سۭتۍ موٹر سۭتۍ پتہٕ چھِ تتھ پایِپ جوڑان نیٚبر کانٛہہ آسہِ آب شیرُن کٲنٛسہِ آسہِ ہیٛور تہٕ ہیٛور کھاڈُن مکانس آسہِ آب شیرُن سُہ تہِ ہیٚکو ہیٛور کھٲڈِتھ تتھ چھِ فِٹِنٛگ تَمہِ خٲطرٕ چھِ یوان فِٹِنٛگ کرنہٕ فِٹِنٛگ تہٕ فِٹِنٛگ ہیٛور کَرٕنۍ ادٕ چھُ ہیٚکان موٹرس اِنسان پتہٕ چھُ ہیٚکان تتھ پاور ٲسِتھ پاورس پاورس پٮ۪ٹھ سُچ دِتھ سُے چھُ ہیٛور کھسان ہیٚکان أکِس پورس آب کھٲڈِتھ دوٚن پورن تہِ ترٛیٚن پورن تہِ ہیٚکان پاورٕکۍ ذٔریعہِ آب کھٔسِتھ وُنٛکیٚن آیہِ یِہٲے سہوٗلیت